بہٕ ہَسا چھُس روزان اَپڈیٹ کٕلایمبِنٛگ کَرنہٕ یا راک کٕلایمبِنٛگ چھِ یِوان اَتھ منٛز یہِ ہَسا چھُس بہٕ اَپڈیٹ روزان کٔمۍ تھرٛوٗ تھرٛوٗ اِنٹَرنیٹ یُس ہَسا موبایلَس سۭتۍ کَنٮ۪کٹہٕ چھِ آسان یا بیٚیہِ کُنہِ سورسہِ سۭتۍ کَنٮ۪کٹہٕ چھِ آسان تَمی ہَسا سۭتۍ ہَسا چھُس بہٕ روزان اَپڈیٹ امہِ سۭتۍ ہسا چھُس بہٕ ہیٚچھان نَیہِ نَیہِ ٹرکہٕ کِتھ پٲٹھۍ کَرو أسۍ جلدی جلدی یہِ سفر حٲصِل

مےٚ نہ مےٚ ہَسا چھِ آ مےٚ ہَسا چھِ کوچِنٛگ کٔرمٕژ مےٚ ہَسا چھِ نِمٕژ ڈیوٗرِنٛگ سِٹَڈیٖز یِتھُے ہَسا بہٕ پَران اوسُس تِمَن دۄہَن ہَسا چھِ مےٚ تھوڑا تھوڑا کوچِنٛگ کٔرمٕژ یہِ نِمٕژ ٹرٛینِنٛگ کٕلایمبِنٛگ کٕلایمبِنٛگ کھَسنہٕ موٗجوٗب کَرنہٕ موٗجوٗب